اننت ناگ ڈِسٹرکس منٛز یم زَن رٮ۪وٲیتۍ غذا چھِ سُہ چھُ خاص کر چھُ پوٗرٕ کٔشیٖرِ منٛز یُس زن مہشوٗر چھُ سُہ چھِ اننت ناگ ڈسٹرکس منٛز تہِ سُہ چھُ وازٕوان وازٕوان چھُ یِوان ییٚتہِ اہم اہم فنگشَنن منٛز پَکاونہٕ تہٕ یتھ منٛز زَن رِستہٕ گۄشتاب تَبکھ ماز یکٕھنۍ باقٕے چیٖز اتھ منٛز چھِ تہٕ اگر یہِ کھیٚون آسہِ زیادٕ تر چھِ یِوان یہِ خاندرن پیٹھٕے بناونہٕ مگر وٕنکٮ۪ن چھ رٮ۪سٹورنٹ تہِ تِم یم زن یہِ یم زن یم چیٖز تھاوَان چھِ وازٕ وان وغیرہ یم زَن سِٹریٖٹ سِٹریٖٹَن منٛز تہِ عام جایَن تہِ یا بڑین بڑین رٮ۪سٹورنٹَن منٛز تہِ اٮ۪ویلیبٕل چھِ اننت ناگ ڈَسٹرکس منٛز ہیٚکیو تۄہہِ کُنہِ تہِ جایہِ یۄس زَن مین ٹاوُن چھُ اننت ناگ یا بجبہارا ٹاوُن چھُ تُہۍ ہیٚکِو یِمَن جایَن کُنہِ تہِ رٮ۪سٹورَنٹس پیٹھ یہِ چیٖز یہِ وازٕوان ہیٚکیو تۄہہِ کُنہِ تہِ ساتہٕ نوش کٔرِتھ یہِ ہیکِو تُہۍ کُنہِ تہِ ساتہٕ میٖلِتھ